اَسَلامُ عَلیکُم تُہۍ چھِو حظ ٹھیٖک اَہَن حظ شُکُر حظ رۅبَس کُن تُہۍ چھِو حظ ٹھیٖک سٲری چھِ حظ ٹھیٖک ہَے مےٚ حظ وۆن پۄپھتٕر بٲے حظ دۆپُن حظ ہَے تِمَن اوس امہِ برٛوٗنٹھ حظ تِمَن اوس اوٗترٕہ خانٛدَر تَنہٕ گٔیہِ لگ بگ دَہ پَنٛداہ دۄہ آسَن شاید گٲمٕتۍ اَہَن حظ آ تِمو دیُت مےٚ نَمبَر تہٕ تٔمۍ دوٚپ یہِ ہسا یہِ تُہۍ کٔرِۍزیٚو یِمن سٍتۍ کَتھ اَسہِ چھُ پانہٕ حظ مےٚ چھُ بٲیِس خانٛدَر تِمو اوس ژۆٹ وۆٹ بےَ اَتی اوٚنمُت مےٚ کوٚر پتہٕ کنٹیک أمِس سٍتۍ تہٕ دوٚپُن تُہۍ أنِو ژوٚٹ دٔڑۍ ہا مضبوٗظ ژۆٹ بناوان بہتریٖن ژوٚٹ بناوان أمِس چھُس بہٕ ہیٚوان ٹایِمہٕ ٹایمہٕ ہیٚوان اَہَن حظ آ اَسہِ حظ چھُ یہِ پانٛژھ شےٚ چھِ اسہِ خانٛدار بَٹوار آتھوار یِوان حظ آ ٹھیٖک چھِ حظ اَہَن حظ آ اَسہِ چھِ ژۆٹ ضروٗرت اَسہِ حظ ؤنِو اَسہِ کیٛاہ کیٛاہ ژوٚٹ چھِ لگان اَمہِ دۅہ تہٕ بہتر کیٛاہ چھُ گژھان اَز کیٛاہ چھُ مارکیٚٹَس چَلان اَہَن حظ

پلَم کیک ہا یہِ کُس کیک چھُ اَصٕل چھِوا بناون

پیسٹری پیسٹری تہِ چھا تی حظ پیسٹری تہِ تھاوَو سورُے کیٚنٛہہ

اسہِ حظ چھُ ناو کٲنٛسی نہٕ اَسہِ بٲے سُنٛد ناو چھُ شاھِد احمَد شاھِد احمَد چھُ ناو حظ لیکھناوُن اَمہِ مزیٖد چھِوا تُہۍ تھاوان یہِ بیکری بیکری ژوٚٹ چھُِوا تھاوان کیٚنٛہہ حظ یہِ کُلچہِ چھِ آسان بیکری باقٕے یِم پَتہٕ لگان چھِ اَزکل چھِ زیادٕ وُشنیر تہٕ کیٛاہ کیٛاہ چھُ لَگان اَتھ منٛز اَہَن حظ تی ٹھیٖک حظ چھُ تُہۍ چھِوا ہوٗم ڈیلؤری چھِوا کَران تُہۍ ہوٗم ڈیلِؤری چھُوا کَران تُہۍ اَہَن حظ ٹھیٖک چھُ تیٚلِہِ کٔرۍزیٚو اَسہِ مےٚ ؤنِو تُہۍ ڈیٹ پانٛژھ شےٚ پٲنٛژمہِ کٔرۍزیٚو تُہۍ اَسہِ یور اَسہِ ہوٗم ڈیلوٕری یہِ آرڈر گژھِ سورُے کیٛاہ کیٛاہ چھِ ضوٚرتھ اَسہِ یہِ کیٛاہ تَمہِ دۅہ کٔرۍزیٚو اَسہِ تُہۍ أسۍ کَرو آرڈر تُہۍ زِ سوٗززیٚو اَسہِ اور ٹھیٖک چھِ حظ چَلو حظ ٹھیٖک چھُ اَدٕ حظ